مےٚ چھُ ناو رفیٖقہ بہٕ چھس سوشل وٮ۪لفیرس منٛز ایز ؤرکر کٲم کران مےٚ چھُ ہسبیٚنٛڈ اکھ ٹیٖچر تہٕ بہٕ چھس گرٕچہِ سارے کامہِ کران مےٚ چھُ کوٚرمُت پی جی بی اٮ۪ڈ بہٕ چھس گرِچہِ گرِکٮ۪ن بٲژن کیُت کھٮ۪ن بتہٕ رنان سیُن رنان تہٕ بیٚیہِ چھس گرٕچہِ سارے کامہِ کران بیٚیہِ چھُ مےٚ پڑنا بچہِ پرناونُک واریاہ شوق مےٚ چھِ واریاہ شوق ییٚمہِ ساتہٕ بہٕ فری ٹایِم چھ آسان تمہِ ساتہٕ چھِسکھ بہٕ بچہِ تہِ پرناوان بیٚیہِ چھُ مےٚ کِتاب پرنُک تہِ واریاہ شوق بیٚیہِ چھِ مےٚ ریٖڈنٛگ کرنُک تہِ واریاہ شوق بیٚیہِ چھس بہٕ مُختلف کامہِ کران سوشل وٮ۪لفیر ڈپاٹمیٚنٹس منٛز لُکن ہِنٛز بٮ۪ہہ بوٗدی خٲطرٕ